مےٚ حظ ووٚنُکھ اَکہِ دۄہ گرِ یِتھے کَن دوٚپُکھ سیُن رَن أسۍ ٲسۍ بَتہٕ کھٮ۪وان یِتھُے حظ أسۍ بَتہٕ ٲسۍ کھٮ۪وان مےٚ دوٚپ گرِ کٮ۪ن سِنِس چھُنہٕ آز مَزٕے بَتَس لوٚگ نہٕ مَزَے تہٕ تور حظ ؤژ مےٚ مٔمی تہٕ بیٚیہِ ٲسۍ تَتیتھ بٔڑ ہِش دیٖدی دوٚپُکھ ہے ژٕ چھکھا رَنان تہٕ تیٚلہِ رٔنزِ ہے ژٕیہِ تہٕ أسۍ وٕچھو ژٕ کیُتھ اَصٕل سیُن رَنہٕ ہَکھ ییٚمہِ سۭتۍ ژےٚ مَزٕ یِہی تِکیازِ مےٚ نہ حظ اوس نہٕ ییٖتِس ٹایمَس زٔہنۍ تہِ روٚنمُت تہٕ بہٕ چھَس گرِ لاڈلی تَمی موٗجوٗب اوس مےٚ ؤنیُک تامَتھ روٚنمُت کِہینۍ تہِ مَگر یِتھُے مےٚ اَمہِ دۄہ یِمَو ووٚن دوٚپُکھ ہَے رٔنزِ ہے أسۍ وٕچھو چٲنِس سِنِس کیُتھ مَزٕ چھُ اَگر بیاکھ رَنان چھُ ژٕ چھکھ نَکھرٕ کران ژٕ چھَکھ دَپان یِمن چھُنہٕ تَگان رَننُے آز چھُنہٕ مَزَے بَتَس تہٕ تَمہِ پَتہٕ حظ کٔرہَس بہٕ صبُحَس بیٚیہِ کہِ دۄہ یِمَو واریاہ زیادٕ مَجبوٗر دوٚپُہَکھ نہ آز رَن ژٕ آز کر ژٕ یہِ کٲم أسۍ وٕچھو ژےٚ چھُے آز ہاوُن زِ بہٕ کیُتھ چھَس رَنان یعنی ژےٚ سۭتۍ چھُ آزٕ ژےٚ چھُے یہِ چیلینج یہِ کَرُن زِ وٕچھو میٲنِس تہٕ بیٚیہِ رَننَس تہٕ تُہُندِس رَننَس کۭژاہ فرق چھِ ٲخٔر یتھُے حظ مےٚ یِمَو واریاہ زیادٕ مَجبوٗر کٔرہَس بہٕ دوٚپُکھ نہ ژٕ رَن ژٕ رَن تہٕ بہٕ حظ گیَس مَجبوٗر رَننہٕ خٲطرٕ تہٕ مےٚ حظ ووٚن پَتہٕ یِمن یورَے دوٚپُکھ بہٕ رَنہٕ تیٚلہِ بہٕ وَنو یورَے بہٕ کیاہ سیُن رَنہٕ بہٕ مانہٕ نہٕ تُہُند کِنہٕ تَمہِ پَتہٕ حظ گے یِم تَتھ پٮ۪ٹھ تہِ تَیار دوٚپُکھ ٹھیٖک چھُ چلو یہِ ژےٚ خۄش گژھی ژٕ رَن مَگر سیُن چھُے ژٕ رَنُن أسۍ وٕچھو آز چٲنِس سِنِس تہٕ سٲنِس سِنۍ رَننٕنَس منٛز کۭژاہ فرق چھِ اس آسہِ تَمہِ پَتہٕ حظ دوٚپ مےٚ یِمن ٹھیٖک چھُ بہٕ رَنہٕ تیٚلہِ ٹَماٹر تہٕ بیٚیہِ ژامَن مےٚ حظ اننے ٹَماٹر تہٕ ژامَن مَگر یہِ ٲس مےٚ گۄڈٕنیٹھ پَے ژامَن چھےٚ پیوان تَلٕنۍ ژامَن یِتھُے مےٚ تل تَلنٲو تہٕ اَصٕل پٲٹھۍ حظ تٔل مےٚ ژامَن تہٕ سۄ کٔر مےٚ وۄزٕجۍ مَگر مےٚ ٲس نہٕ پَتہٕ پَیی ٹَماٹر یِم کِتھ کَنۍ چھِ آسان مطلب رَنٕنۍ تہٕ پَتہٕ چھِ آسان ژامَن یِمن تراوٕنۍ سۭتۍ تہٕ مےٚ حظ کھلوو جلدی فون تہٕ مےٚ وٕچھ یوٗٹوٗبَس پٮ۪ٹھ ویٖڈیو یعنی ٹَماٹر تہٕ بیٚیہِ ژامَن کِتھ کَنۍ چھِ یِوان رَننہٕ سُہ ڈِش کِتھ کَنۍ چھُ تَیار گژھان تہٕ مےٚ حظ چھُ اَکہِ سایڈٕ فون لٲگِتھ تہٕ فونَس پٮ۪ٹھ چھَس بہٕ وٕچھان یہِ کیاہ مَسالہٕ چھِ اَتھ تراوان یِتھ کَنۍ چھُ اَتھ رَنان تہٕ بہٕ تہِ چھَس ہورٕ تی کران فونَس کُن چھِ مےٚ اکھ نَظر تہٕ بیاکھ نَظر چھِ مےٚ پَنٕنِس سِنِس کُن تہٕ روٚن حظ مےٚ یعنی گایڈَنٔس رٔٹ مےٚ کَمِچ یوٗٹیوٗبٔچ یوٗٹوٗبَس پٮ۪ٹھ وٕچھِتھ حظ روٚن مےٚ یہِ ژامَن تہٕ بیٚیہِ یہِ ٹَماٹر تِیُتھ یِتھُے حظ مےٚ یہِ مۄکلوو رٔنِتھ تہٕ مےٚ یُتھُے اَتھ ٹھانڈ تُل نَہ ظ تھوٚد اَتھ اوس اورٕ مُشکہِ اَدفر نیران تہٕ مےٚ دوٚپ او بہٕ حظ گیَس کامیاب پَنٕنِس مَقصدَس منٛز تِکیازِ مےٚ اوس تیوٗتاہ ڈَر زِ بہٕ چھَس گرِکۍ یُتھُے رَنان چھِ بہٕ چھَس یِہِندِس رَنٕنَس کٕٹھ کَڑان بہٕ چھَس یِہِندِس رَنٕنَس پَتہٕ وَنان ہے آز لوٚگ نہٕ بَتَس مَزٕے آز چھُ من چیلینج مےٚ یِمن سۭتۍ زِ بہٕ رَنہٕ تیُتھ سیُن زِ تۄہہِ گژھیٚو سارنی واریاہ زیادٕ مَزٕ یُن تہٕ ٲخٔر حظ یِتھُے مےٚ ٹَماٹر تَیار کٔرۍ اَصٕل پٲٹھۍ تہٕ تَمہِ پَتہٕ تروو مےٚ اَتھ پَتہٕ یہِ ژامَن سۭتۍ دِتۍ مَس بیٚیہِ گرٮ۪کھ زٕ ژور حظ گرٮ۪کہٕ زٕ ژور حظ دِژٕمَس ییٖتِس ٹایمَس یہِ اَصٕل پٲٹھۍ یہِ ژامَن تہٕ بیٚیہِ ٹَماٹر تَیار گے یعنی تَیار گٔژھِتھ گرٮ۪کہٕ زٕ ژور حظ یِتھُے مےٚ اَتھ دِژٕ تہٕ تَمہِ پَتہٕ حظ کوٚر مےٚ یہِ گیس بَند یِتھُے حظ بَتہٕ ٹایم ووت تہٕ بہٕ چھَس گۄڈٕ بامبران بہٕ چھَس دَپان کیاہ پَتہ میون یہِ سیُن آسیا ٹھیٖک گوٚمُت نہ آسیا گوٚمُت تہٕ ٲخٔر یِتھُے حظ مٔمی بَتہٕ شیوٗر مےٚ حظ پھیوٚر یہِ ٹَماٹر تہٕ بیٚیہِ یُس یہِ ژامَن اوس یہِ پھیوٚر مےٚ ٹورس منٛز یِتھُے حظ گرکۍ وۄنۍ بَتہٕ کھیٚنہِ بِیٖٹھ تہٕ بہٕ چھَس نہٕ گۄڈٕ پانَس تراوان کِہینۍ تہِ مےٚ دوٚپ کیاہ پَتہ اَتھ آسیا مَزٕ نہ آسیا یِتھُے حظ سانیو گرِکیو بَتَس پٮ۪ٹھ ترٲو یہِ ژامٔنۍ کھنڈ اکھ اکھ تہٕ ٹَماٹر یِمن حظ آو تیوٗتاہ ٹیسٹ تیوٗتاہ ٹیسٹ یِمو ووٚن پٔزۍ پٲٹھۍ یعنی ژےٚ کوٚرُتھ آز چیلینج اَسہِ سۭتۍ تہٕ ژٕ گٔیَکھ اَتھ پَنٕنِس مَقصدَس منٛز کامیاب یعنی ژٕ ووٚنُتھ ہے تُہُندِس سِنِس چھُنہٕ مَزَے ٲخٔر یعنی یُس ژےٚ یہِ سیُن روٚنُتھ اَتھ آو اَسہِ واریاہ زیادٕ مَزٕ مَگر یِم حظ ٲسۍ مےٚ پَتہٕ وَنان دۄہے دۄہے ژٕ رَن سیُن دۄہے دۄہے مےٚ دوٚپمَکھ نہ مےٚ اوس یہِ تۄہہِ ہاوُن زِ مےٚ چھا سیُن تَگان رَننُن کِنہٕ نہٕ تہٕ باقٕے أزکہِ پٮ۪ٹھ ہٮ۪کہٕ نہٕ بہٕ سیُن رٔنِتھ کیٚنہہ تِکیازِ تُہۍ پٔشرٲویو مےٚ پَتہٕ نتہٕ مےٚ یہِ سٲرٕے کٲم پانسٕے